وعلیکُم السَلام تُہۍ چھُو حظ دُکانسٕے پٮ۪ٹھ اَسہِ حظ اوس کیک کوٚرمُت آرڈَر سُہ چھِ حظ تیار اَدٕ کیٛاہ ٹھیٖک حظ چھُ اَدٕ حظ السلام علیکُم